سلامُ علیکُم ٹھیٖک چھُ اہَن حظ ٹھیٖک پٲٹھۍ تُہۍ چھِوا ٹھیٖک اَسہِ ٲسۍ شوٗ ضروٗرت آ کولَمبَس چھِنا گٔرلٕز تِمَن کیٛاہ ریٹ چھِ گَژھان بوایِزَن خٲطرٕ اَچھا بیٛاکھ چھُ سُہ لوفَر ٹایپ فلیٹ شوٗز

ریٹ کیٛاہ چھِ اَتھ اَچھا آ بیٛاکھ چھُ حظ لیدَر ٹایپ شوٗز ہیٖل ہیٖلہٕ دار مَگر ہیٖلہٕ دار اَچھا اَز چھُ بیٛاکھ درٛاومُت بیٚیہِ یِم لانٛگ شوٗز وِنٹَر خٲطرٕ چھِ ضروٗرت آسان تِمے لانٛگ شوٗز اَہَن حظ گۄڈٕ ہیوٚر تۄہہِ نِش کٕم چھِ ایٚویلیبُل

ٹھیٖک یِمَن کیٛاہ چھِ ریٹ گَژھان لانٛگ شوٗزَن

اَچھا یِم گۄڈٕ بۄنہٕ چھِ آسان اَمِچ شیٹھ ما چھَو تۄہہِ پےَ نہَ حظ یہِ چھُ زیادٕ درٛۅگ اہَن حظ درٛۅجَر تہِ چھُو مگر یہِ چھُ زَن زیادَے درٛۅجَر اتھ یہِ لانٛگ شوٗزَن چھُ زیادَے درٛۅجَر تُہۍ وَنان اہَن حظ ٹھیٖک پٲٹھۍ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَدٕ سا تُلِو رۅبس حوال